اَسَلام علیکُم وَرحمتُہ اللہ مےٚ حظ چھُ ناو سَکیٖنا بہٕ چھَس روزان بانٛڈی پور تُہنٛد سَوال چھُ کہِ اگر مےٚ کُنہِ ساتہٕ دُںیاہس منٛز سفر کَرنُک سٲل کَرنُک موقعہٕ مِلہِ تہٕ بہٕ کوٚت یِژھ گَژھُن تہٕ کیٛازِ یَژھ گَژھُن اَتھ چھُ جواب یہِ زِ مےٚ چھَنہٕ کَشمیٖر نٮ۪بر نٮ۪رنُک کٕہیٖنۍ تہِ شوق دِلس منٛز مےٚ چھِ مَسا مَسا ہٕنٛزۍ پانس ییٚتہِ کٔشیٖر منٛز جاے اَکھ پسند تِتھ چھِ وَنان گُلمرگ البتہ اگر مےٚ سفر کَرُنک موقعہٕ مِلہِ سۄ چھِ یِوان گُلمرگ چھِ یِوان حظ ڈسٹرک بارہمولہ سۭتۍ تہٕ تور چھِس بہٕ یَژھان اِتھ پٲٹھۍ گُلمرگ چھِ أسۍ وارِیاہ لَٹہِ حظ گٔمٕتۍ مےٚ چھُ تورُک سفر وارِیاہ لَٹہِ کوٚرمُت مگر سۄ چھَس بہٕ دۄہلی دۄہلی کَران راتس پٮ۪ٹھ تہِ چھَس نہٕ بہٕ زٕہٕے گٔمٕژ البتہٕ بہٕ چھَس یِژھان کہِ توٗرۍ گِژھا بہٕ وارِیاہن دۄہن پٮ۪ٹھ مےٚ چھِ بَڑٕ مَزٕ لَگان گُلمرگ گُلمرگ چھٕ مےٚ اَکھ سَکوٗنٕچ تہٕ سرورٕچ جاے باسان تَتہِ چھِ مےٚ سُہ دِلی سکوٗن تَتِیُک سُہ سبزار تَتیُک سُہ آبہٕ شار وہاں کا وہ لہر لہراتے ہوے وہ درخت تَتِچہِ تٔمۍ زمیٖن ہٕنٛزۍ سٕہ خشبو چھِ مےٚ پننِس پننِس پانس کُن زن کھیٖنٛچان باسان چھُ کہِ تَتٮ۪ن چھُ سُہ أکِس جاے سَہ آب حظ وَسان سُہ چھُ وارِیاہ ٹھنٛڑ آب آسان سَہ آب تَتھ آبس تَماشہٕ وُچھن تَمن گُر والین یِم تَتہِ تہٕ گُر وٲلۍ چھِ گُلمرگ چھِ اَکھ خوٗبصوٗرت جاے بیٚیہِ چھِ سُہ سُہ دِلس سکوٗن مَیثر کَران أچھن سروٗر مَیثر کَرا زہنس تہِ اَکھ عجیبٕے مسرت چھِ تَتہِ مِلان اِنسانس مےٚ چھِ باسان زِ اگر مےٚ کُنہِ ساتن موقعہٕ میٚلہِ تہٕ بَجایہِ دُنیِہٕچ کُنہِ کنٹری سٲر کَرنہٕ یَژھٕ بہٕ توٗرۍ گَژھُن گُلمرگٕے گَژھُن تِکیٛازِ مےٚ چھُ سُہ جاے وارِیاہ زیادٕ پسند تَتھ جایہِ چھِ مےٚ الگٕے سکوٗنا مِلان مےٚ چھِ تور خۄش کَران بار بار گَژھن سُہ گُلمرگِچ سَہ اٮ۪ٹریکشن چہِ میٲنِس دِلس بار بار پانس کُن کھیٖنٛچان تَتہِ کٮ۪ن تِمن ہوٹلن ہُنٛد سٕہ لَزیٖز بَتہٕ مےٚ چھُ وارٕیاد زِ وارِیاہ برٛونٛٹھ چھَس بہٕ اَکہِ دۄہ پَنہٕ فٮ۪ملی سۭتۍ گٔمٕژن تَتہِ چھِ مےٚ تَتہِ ہۄٹل گریٖن لینڈس پٮ۪ٹھ اَکہِ وٲری کھٮ۪مُتن بیٚکہِ وٲری تہِٕ گَیے تہٕ تمہِ وٲری اوس سُہ ہوٹل کہتامَتھ اوس تَتھ ناو وٕنکٮ۪نس چھُنہٕ مےٚ یاد پٮ۪وان کِہیٖںۍ تہٕ مےٚ چھِ باسان تَتیُک سُہ بَتہٕ تَتیُک سُہ سیُن تَتِچ سَہ چاے گَژھِ نہٕ مےٚ زٔہینۍ تہِ مٔشَتھ شیٖنس منٛز ییٛلہِ گُلمَرگ چھِ گَژھان یعنے کہِ ییٚتھ ونٛٹر سیٖزنس منٛز پَتہٕ چھِ آسان گُلمرگ شیٖن پیمُت اَتھ سیٖزنس منٛز چھِ پَتہِٕ تَتہِ أسۍ چاے چٮ۪وان یا کافی چٮ۪وان یا تِمن ہَٹن منٛز چھِ گُلمَرگہٕ روزان پتہٕ چھِ تِمن ہَٹن منٛز تِم تَتِکۍ تِم چوٗکدر تم بُکھارِ زالان تَتہِ چھُ وارِیاہ زیادٕ خوٗبصوٗرت تہٕ دِلکش نَظار سُہ سَما چھُ خوٗبصوٗرت تَتہِ چھِ وارِیاہ زیادٕ مَزٕ یُس میانِس دِلس بار بار مُتٲثر چھُ کَران تہٕ میون دِل تہٕ دٮ۪ماغ ییٚلہِ تہِ دوٗر سفرُک چھُ کُنہِ ساتہٕ سونٛچان یا کُنہِ ساتن چھِ زٮ۪ہن گَژھان اِنسان آز یَتھ ٹٮ۪کنالجٕکل وٲلڈس منٛز چھِ اِنسان بَڑٕ زہنۍ آوُر تہٕ زہینی ڈِسٹٲرب روزان پَتہٕ چھِ اِنسان دَپان کُنہِ کُنہِ ساتن واے گِژھا کُنہِ جاے فیرٕ ہا تھوڑا زہنی سکوٗن گوٚژھم آسُن خاموشی گٔژھم آسٕنۍ چارو طرف سَبزا ہوتا چارو طرف پانی ہوتا پرندو چَرن دو کا وہ شورو گُل ہوتا پتہٕ چھِ اِنسان دَپان کہ مےٚ چھُ باسان کہِ یہِ چھُ تَتہِ صرف تہِ صرف گُلمرگسٕے منٛز اٮ۪وَلیبٕل بیٚیہِ ہیٚکہِ نہٕ یہِ دُنیہِچ کن تہِ جایہِ مےٚ فَراہم کٔرِتھ مےٚ چھِ یہِ گُلمرگ بچپن پٮ۪ٹھٕے میانہٕ خٲطرٕ پِلیس آف اٮ۪ٹرکشن روزٕمٕژن مےٚ چھُ بچپن پٮ۪ٹٕھےاَتھ گُلمرگس سۭتۍ سخت لَگاو مےٚ چھِ یاد وارٕ یاد کہِ ییٚلہِ اَسہِ سکوٗلس منٛزن تہِ ٲسۍ کُنہِ ساتہٕ دَپان آز نِمو گُل آز نِمو برٛوںٹھ نٕو سکوٗلٕکۍ شُرۍ گُلمگ پِکنِک تہٕ بہٕ ٲسٕس خوشی خوشی اور نیران باوٚوجوٗد اِس کے کہِ اگر بَدل کُہِ جایہِ نِہن پِکنِک تو اوس نہٕ مےٚ تیوٗت موڈ آسان توٗتاہ من آسان تہٕ بیٚیہِ ٲسٕس بہٕ اکثر تِم جایہِ کَران اَویڈ گَژھن مگر اَتھ گلمَرگس منٛز ٲسٕس بہٕ بچپن پٮ۪ٹھ بَڑٕ خوشی خوشی نیران تہٕ مےٚ چھِ باسان پورٕ دُنیاہس منٛز چھَنہٕ سانہِ کٔشیٖر اوت خوٗبصوٗرت عَلاقہٕ کٕہیٖنۍ اِس لیے اگر اِنسانس سفر کَرنُک من کَرِ تٔمس چھِ کٔشیٖرِ منٛزۍ سفر کَرنہٕ خٲطرٕ وارِیاہ خوٗبصوٗرت تہٕ بہتریٖن عَلاقہٕ موجوٗد